ییٚلہِ بہٕ اوسُس اَکہِ دۄہ کامہِ پٮ۪ٹھ پتہٕ گٔے کٲم تَتہِ تَتہِ اَسا گٔے کٲم أسۍ ٲسۍ واریاہ نَفر کَران پانہٕ ؤنۍ أکِس فٮ۪کٹرٛی منٛز ٲسۍ أسۍ کٲم کَران تہٕ أسۍ ٲسۍ پاورٕچ کٲم کَران تہٕ اَسہِ گٔے کٲم بہٕ اوسُس تَتہِ ہٮ۪نٛڈل کَرنَس پٮ۪ٹھ مےٚ اوس سُچ آن تہٕ آف کَرُن ہُم ٲسۍ ہورٕ کَران باقٕے کٲم تارَن وارَن ہٕنٛز تِم ٲسۍ شیران سُچ ٲسۍ لاگان تہٕ مےٚ اوس کنٹرٛول پاور کَرنُک تہٕ یُتھٕے مےٚ اَکہِ گٔے کٲم اَتہِ مےٚ گٔے تھوڑا باسے اَتہِ مےٚ مےٚ توٚگ مےٚ تھوٚو پاور آن ہُم روٗدۍ کیٛاہ کَران کٲم

تہٕ یُتھٕے مےٚ باسیو یِمَن گٔے تھوڑا یہِ مےٚ ژھُن سُچ کٔرِتھ بنٛد تہٕ کٔر مےٚ یِتھَے کَنۍ ہٮ۪نٛڈٕل ہٮ۪نٛڈٕل اوسُس بہٕ اَصٕل پٲٹھۍ کَران کٲم تہٕ بیٛاکھ اَکھ واقع ہٮ۪کہٕ بہٕ تۄہہِ ؤنِتھ مےٚ کِتھ کَنۍ کٔر ہٮ۪نٛڈٕل کٲم یعنی کہِ أسۍ چھِ اَکہِ دۄہ چھِ أسۍ زمیٖنَس پٮ۪ٹھ ؤرٕک کَران تہٕ اَسہِ چھِ مٔزوٗر چھُ واریاہ مٔزوٗرو لوگ تَمہِ دۄہ ہے دوٚپُکھ ہے اَسہِ تُہۍ چھُو اَسہِ کَرناوان زیادٕ کٲم تُہۍ چھُو اَسہِ زیادٕ کٲم کَرناوان تہٕ اَسہِ دِیِو سا تھاکھٕ ہورٕ ٲس اَسہِ واریاہ کٲم پٮ۪نٛڈِنٛگٕے تہٕ پتہٕ کٔر مےٚ کٲم تِمَن کٔر مےٚ کٲم تٕمہٕ کَرنٲوۍ مےٚ وارٕ وارٕ